شتوُہ جنؤری کُنوُہ شیٚتھ ستتٲجی پانٛژھ اگستہٕ کُنوُہ شتھ پانٛژھ نمتھ ترٛےٚ جُلے زٕ ساس پانٛژھ ستھ ستمبر زٕ ساس نو زٕ نومبر زٕ ساس ارٕدہ